اَزکَل چھِ ضروٗریاتِ زِنٛدگی منٛز چھِ اَکھ سُہ دور آمُت یَتھ منٛز اَکھ ٹیٖچَر ییٚلہِ پَنٕنِس اِنسچوٗشنَس منٛز چھِ گژھان مطلب سکوٗلَس منٛز اِدارَس منٛز چھِ گژھان تٔمۍ سٕنٛدِ خٲطرٕ چھُ اَکھ چیٖز بَنیٛومُت بَیومیٹرِک مطلب انگوٗٹھٕ سۭتٮ۪ن ایٹٮ۪نڈٮ۪نٕس کَرٕنۍ سۄ اَکھ چیٖز چھِ زَبردَس ٹٮ۪کنالجی بَنیمٕژ روزمَرٕ زِنٛدگی خٲطرٕ اِمپیکٹہٕ ہَسا پٮ۪وو اَمیُک یہِ چیٖز اگر ہَسا کٲنٛسہِ ٹیٖچرس سکوٗل منٛز آسہِ واپَس نیرُن کُنہِ جایہِ تٔمِس ہَسا چھُ پٮ۪وان سُہ بَیومیٹرِک کُلوز کَرُن سُہ چاہے سکوٗل پٮٹھ ترٛےٚ کِلوٗ میٖٹر ٲسۍتن دوٗر تٔمِس ہسا چھُ پٮ۪وان تَتہِ پٮ۪ٹھ واپَس یُن گۄڈٕنٮ۪تھ بَیومیٹرِک کلوز کَرنہِ